اگر بہٕ کتھ کرٕ گیمزن ہُنٛد یِم یِوان چھِ گِندنہٕ گامن منٛز یا بہٕ چھَس ونان اکھ چیٖز کہِ یِم چھِ یِوان گامن منٛز تہِ گِندنہٕ تہٕ بیٚیہِ شہرن منٛز تہٕ گِندنہٕ وۄنۍ سوال اگر چھُ کہِ گامن منٛز کَم کَم گیمہٕ چھِ یِوان گندنہٕ گۄڈٕنِکۍ نمبرس منٛز حظ چھِ مطلب واریاہ گیمہٕ چھِ تِمو منٛز گۄڈٕنِچ یۄس چھےٚ سۄ چھےٚ چھُپن چھُپایی مےٚ چھُ باسان یہِ آسہِ لۄکچارس منٛز ساروی گِندمٕژ بییٚہِ اَتھ گیمہِ چھُ واریاہ مزٕ پنٛنُے مزٕ آسان اگر بہٕ کَرٕ چھُپن چھُپایی ہِنٛز کَتھ تَتھ منٛز چھُنہٕ تیوٗتاہ تہِ مطلب لُک یِوان کینٛہہ تَتھ منٛز چھِ زٕ آسان یا ہیکن زٕ ہیکن ٲسِتھ آوُٹ بییٚہِ باقی یِم کھلٲڑۍ چھِ آسان تتھ منٛز تِم چھِ چھُپان ٹھیٖکھ چھِ حظ تتھ منٛز چھُ پتہٕ أکِس نفرس آسان وۄتھُن کانٛہہ چھُ آوُٹ روزان تَتھ منٛز پتہٕ چھُ آسان تٔمِس باقین ژھانڈُن یَتھ أسۍ اردو منٛز چھِ ونان یا انگلِش منٛز چھِ یہ ونان چھِ ہایڈ اینڈ سیٖک ٹھیٖک چھُ حظ بیٚیہِ ہٮ۪کو أسۍ ؤنِتھ کبڈی تہِ چھُ یِوان گامن منٛز گِندنہٕ شہرن منٛز تہِ چھُ یِوان گندنہٕ مگر گامن منٛز چھِ أسۍ اکثر وچھان اَمیُک اگر أسۍ کبڈی ہُنٛد وَنو کبڈِیَس منٛز حَظ چھُ آسان ژۄداہ پٕلیر سَتھ چھِ آسان دٔچھنہِ سایڈٕ سَتھ چھِ آسان کھوفرِ سایڈٕ یہِ چھُ آسان اکھ مارٕک ہیوٗ بٔنِتھ اتھ زمیٖنس پیٹھ سفید چاکہٕ سۭتۍ بٔنِتھ ٹھیٖک چھِ حظ یہ چھُ یِوان سُہ تقسیٖم کرنہِ أکِس سایڈس آسان سَتھ بیٚکِس سایڈس آسان سَتھ پتہٕ چھُ اکھ نفر تتھ منٛز وۄتھان سُہ بیٚکِس ٹیٖمکِس کٲنسہِ أکِس نم أکِس کریٛا دۄن کریٛا ترٛٮ۪ن کریٛا ژۄن کریٛا آسان تِمن صرف اتھہٕ لگاوُن تہٕ واپس گژھُن تہٕ سُہ زینہِ تَمہِ سۭتۍ پوینٹ ٹھیٖک چھُ حظ یہ گوو کھو کھو تہِ ریڈی چھُ سُہ چھُ مےٚ باسان سُہ چھُ آسان ہرٕ کٲنسہِ گیُنٛدمُت تَتھ منٛز تہِ چھُ یِتھُے کینٛہہ آسان کہِ اکھ چھُ تَتھ منٛز آوُٹ روزان تہٕ باقین چھُ آسان تٔمِس دورُن پتہٕ یُس دوٗرِتھ روزِ آوُٹ گژھِ آوُٹ تٔمِس نِش سُہ چھُ واپس گژھان آوُٹ ٹھیٖک چھِ حظ تَمہِ پَتہٕ اگر بہٕ وَنہِ مےٚ چھُ باسان بیٚیہِ تہِ چھِ واریاہ گیمہٕ مگر یِمہٕ چھِ مےٚ باسان واریاہ ہِٹ گیمہٕ چھِ کٔشیٖرِ منٛز یا یِم گِنٛدنہِ چھِ یِوان یِمَن گامَن منٛز